گۄڈٕ سٲنۍ کٲشِر لنٛگویج چھِ أکیٛاہ اَسہِ چھِ سکوٗلَن منٛز شُرۍ تِمَن تہِ چھِ اَز کٲشِر کِتاب تِمَن تہِ چھِ ہیٚچھناوان سُہ کٲشِر تِمَن منٛز چھِ یِم تہِ کٔشیٖرِ منٛز اَسہِ بٔڑۍ بٔڑۍ یِم چھِ ٲسۍ مٕتۍ مطلب کٔشیٖرِ ہِنٛدۍ بارَس منٛز چھِ تِمَن تَتھ منٛز پَرناوان کٲشِر کِتابہِ منٛز سٲنۍ شُرۍ چھِ تٔمۍ پٮ۪ٹھ تہِ ہیٚچھان یا تَتھ منٛز چھِ ہیٚچھناوان تِمَن یہِ یہِ شاعری واعری تہِ چھِ ییٚکیٛاہ حبہ خاتوٗنَن چھِ واریاہ شاعری اَسہِ کٔرمٕژ کٲشِرۍ پٲٹھۍ تِتھَے کَنۍ چھِ واریاہ واریاہ تِم تہِ چھِ تِمَن کِتابَن منٛز ہیٚچھناوان ییٚمہِ سۭتۍ سٲنۍ شُرۍ چھِ پنٛنہِ کٲشِر لَنٛگویج چھِ تِمَن تِم چھِ واریاہ ہیٚچھان پَران چھِ سَمجان چھِ تِمَن چھِ زا جانکٲری مِلان پنٛنہِ کٲشِر لنٛگویجہِ متعلق